آز تام یُتھُے بہٕ پنٛنہِ کوٚمنِٹی نیٚبر گوس یا بہٕ گوس کُنہِ تہِ جایہِ بہٕ گوس پنٛنہِ سٹیٹ نیٚبر یا پنٛنہِ ڈِسٹرک نیٚبَر یا پَننہِ قَصبہٕ نیٚبَر آز تام چھنہٕ مےٚ زٕہٕنۍ ڈِسکرٛمنیشَن فیس کٔرمٕژ یُس میون ایٚکسپیٖریَنس اوس سُہ اوس واریاہ اصٕل ایٚکسپیٖریَنس ریٖسیٚنٹلی کوٚر مےٚ وِزِٹ جوٚم تتہِ وٕچھ مےٚ تتہِ چھِ لُکھ واریاہ مِلَن سار مےٚ باسیو نہٕ شاید بہٕ چھُس آمُت بیٚکہِ سٹیٹ پٮ۪ٹھ تَتہِ دیُت مےٚ واریاہ پیار محبت یِم چیٖز واریاہ اصٕل ہوسٹیلِٹی وٕچھ مےٚ تتہِ یہِ چھُ اَسہِ شاید کامَن نوشَن تھومُت مَطلَب اگر أسۍ اَکہِ سٹیٹ ہٕنٛدۍ چھِ أسۍ گَژھو بیٚکہِ سٹیٹ پٮ۪ٹھ اَسہِ گژھِ ڈِسکرٛمنیشَن مگر یہِ چھُ آسان اَسہِ یُتھُے ذہن بَنیومُت مگر ڈِسکرمنیشَن چھَنہٕ زٕہٕنۍ گَژھان یہِ چھ آسان سٲنِس ذہنسٕے مَنٛز بیٚیہِ وَنہٕ بہٕ بیٛاکھ مَطلَب یُتھُے اورٕ چھُ کانٛہہ یِوان سانہِ ریاستہِ مَنٛز تِمن چھِ آسان یِم نوشَن یہِ شاید أسۍ ما اَسہِ ما کَرِ کانٛہہ ڈِسکرٛمنیٹ مَطلَب ہے تُہۍ چھُو باقی جایہِ آمٕتۍ مَطلَب یہِ مَطلَب مےٚ کوٚر پانہٕ یہِ رِیَلایز یُتھُے بہٕ ریٖسٮ۪نٛٹلی وِزِٹ کوٚر جوٚم تتہِ گوس بہٕ بَٹھَنڈی تتہِ وٕچھ مےٚ اکھ چیٖز لُکھ ٲسۍ مےٚ یوتاہ وارم وٮ۪لکَم کَران یہِ چھِ اَسہِ تھومُت یاد مےٚ ٲس ونان مَطلَب ونان دوس یِم احباب ٲسۍ مےٚ ونان ٹٲٹھۍ پَنٕنۍ اگر ژٕ تور گَژھَکھ تِم شاید ژٕ ما چھُکھ سٹون پٮ۪لٹَر ژٕ چھُکھ ییٚمہِ سٹی پٮ۪ٹھ آمُت یا باقی چیٖز مےٚ دوٚپ یُتھُے بہٕ تور گوس تتہِ مِلے مےٚ واریاہ نان مُسلِمز تہِ تِمو کوٚر مےٚ واریاہ زیادٕ ریسپٮ۪کٹ مَطلَب واریاہ زیادٕ لَو دیُت مےٚ تِمو واریاہ زیادٕ محبت دیُتہَم تِمو مےٚ باسیو نہٕ شاید مےٚ گٔے نہٕ کِہیٖنۍ ہوم سِکنٮ۪س نہ اوس مےٚ گَریُک پھیران تِم ٲسۍ دِوان واریاہ پیار مےٚ باسیو شاید مےٚ گوٚو بروبَد مَطلَب بہٕ چھُس گَرِ آرام سان بِہِتھ نہ چھُ مےٚ ٹٮ۪نشَن بہٕ چھُس پنٛنٮ۪ن بٲے بارنٮ۪ن نِش بِہِتھ تِمو دوٚپ مےٚ وَلہٕ ژٕ مہٕ بَر ٹٮ۪نشَن کِہیٖنۍ أسۍ تِمو ہوٚو مےٚ تتہِ باقی چیٖز جَمہِ گوس بہٕ بَٹھِنڈی بہٕ گوس خوٗنی نالہٕ بہٕ گوس تور بہٕ گوس کھٹی تالاب گوس بہٕ یِمن چیٖزَن نِش گوس بہٕ تہٕ مےٚ تہِ کوٚر تتہِ ایٚکسپلور واریاہ چیٖز مَطلَب یہِ چھِ اَسے بَنٲیمٕتۍ یِم پرٛٲنۍ چیٖز اگر أسۍ اَوُٹ سایڈ وِزِٹ کرو أسۍ گَژھو ایٚکسپلۄیٹ اَسہِ کَرَن یِم چیٖز مَطلَب اَسہِ چھِنہٕ اَسہِ چھِ ڈَر تھوٚمُت یہِ بہٕ چھُس اکھ لِوِنٛگ ایٚگزامپٕل بہٕ چھُس ونان یہِ چھُ اسہِ سٲلِم فیک اتھ مَنٛز چھِنہٕ کِہیٖنۍ کَران مَطلَب ڈِسکرِمنیشَن ڈِسکرمنیٹ وٲڈ چھ گَژھان وَنُن تھوڑا عجیٖب مَطلَب یِم چھِ اَسہِ یِمو اِنٛگ اِنٛگلِشَنو یہِ ایٚنگرین کوٚرمُت سٲنِس ذہنَس مَنٛز ڈِسکرمنیشَن

ہر کُنہِ جایہِ مِلنو تۄہہِ یِتھ لُکھ شاید دِنو محسوٗس شاید تُہۍ چھُو خراب یِم چیٖز لیکِن میٚگزِمَم میٚگزِمَم پاپُلیشَن چھِ آسان واریاہ اصٕل یم محبت کران چھِ اِنسانَن یِم تٔمۍ واریاہ زیادٕ مَطلَب تِتھ ایٚکسپیریَنس کران تُہۍ چھِو ونان أسۍ یمو بار بار کرو أسۍ وِزِٹ بار بار یِمو أسۍ اتھ جایہِ بار بار کرو أسۍ یِم چیٖز ایٚکسپلور مےٚ کٔرۍ واریاہ چیٖز ایٚکسپلور اِوٕن کہِ یُتھُے بہٕ پنٛنہِ سٹیٹہِ مَنٛز چھُس ٹرٛاوٕل کران تیوٗتاہ چھُس نہٕ بہٕ باسان مَطلَب یوٗتاہ ہاسپِٹیلِٹی یِم چیٖز لیکِن یوٗتاہ مےٚ اَوُٹ سایڈ وِزِٹ کوٚر مَطلَب یِتھ لُکَن مِلیووُس بہٕ ییٖتیٛاہ مِلَن سار لُکھ ییٖتیٛاہ اصٕل لُکھ ییٖتیٛاہ خُشنوٗدی سان مِلان نہ رنزِش نہٕ کینٛہہ ہے ژٕ کیازِ چھُکھ یہِ یِتھ پٲٹھۍ چیٖز کران مَطلَب یِم چیٖز چھِنہٕ بِلکُل گَژھان کِہیٖنۍ تتہِ بِزٲتی تتہِ چھِ یِم کران تتہِ چھِ اَسہِ واریاہ اکھ اصٕل ایٚکسپیٖریَنس مِلان یُس اکھ سُہ رِمارکیبٕل لیٚگیٚسی چھےٚ ذہنَس مَنٛز ترٛاوان تہٕ اوترٕ اوس مےٚ فرٛٮ۪نڈ اکھ آمُت سُہ چھُ روزان ڈیٚہ نِو ڈہلی روزان سُہ اوس آمُت سون آمُت تمۍ ووٚن چھِ اَسہِ ییٚتہِ گَژھان مےٚ اوس بوٗزمُت مطلب یِتھ پٲٹھۍ چھِ سٹون پیٚلٹِنٛگ ییٚتہِ چھُو تُہۍ مَطلَب اَسہِ واریاہ ڈِسکرمنیٹ کران آن دَ بیسِس آف کَلَر آن دِ بیسِس آف ریس لیکن یُتھُے مےٚ سُہ پنٛنٮ۪ن باقٕیَن فرٛٮ۪نڈسَن مِلوو مَطلَب مےٚ چھِ وا واریاہ اصٕل ییٚتہِ فرٛٮ۪نڈ تِمو دوٚپ مےٚ نہ یہِ چھِ یِتھ یِتھ پٲٹھۍ چھی ژےٚ باقی چیٖز یِم یِتھ پٲٹھۍ چھِ یِم باقے چیٖز ییٚتہِ ییٚتہِ چھِ ڈِسکرمنیٹ کران بیٚیہِ چھِ مےٚ اکھ فرٛٮ۪نڈ تٔمِس چھِ ناو عاقِب سُہ چھ روزان جَمہِ بہٕ گوس تٔمِس نِش اوترٕ مَطلَب تٔمۍ کوٚر مےٚ تیُتھ وام وٮ۪لکم تتہِ بہٕ کیاہ ونو تۄہہِ یوٗتاہ وام وٮ۪لکم مےٚ گوٚو پَنُن سٹیٹ مٔشیٖد مےٚ دوٚپ شاید بہٕ بیٚہمہٕ ییٚتی بہٕ کَرٕ وۄنۍ ییٚتی سِٹے اَمہِ وَرٲے گَژھِ نہٕ بہٕ کُنے جایہِ مَطلَب تٕمو کوٚر مےٚ بَڑٕ یہِ مےٚ پتہ ٲسۍ تِمو نیوٗس بہٕ لایبرٔری تٔمۍ نیوٗس بہٕ گاڈَنٕز تٔمۍ نیوٗس بہٕ مَطلَب ویشنو دیوی مندِر تہِ گوس بہٕ تتہِ کوٚر اَسہِ تتہِ دَرشَن درشَن اِن دَ سٮ۪نٕس میٛٲنِس فرٛٮ۪نڈَس اوس درشَن کَرُن تہٕ تٔمۍ دوٚپ مےٚ یِتھ پٲٹھۍ چیٖز تہٕ اوٚوَر آل اوس مےٚ یہِ گُڈ ایٚکسپیٖریَنس